مےٚ فیورِٹ ہُہ وَٹ اِز یُوَر فیورِٹ فُڈ اینٛڈ ٹُہ ایٖٹ اینٛڈ واے أسۍ چھِ کشمیٖرَس منٛز روزان اسہِ چھِ ساروے کھۄتہٕ زیادٕ یہِ آسان فیورِٹ وازوان کیٛازِکہِ سُہ چھِ واریاہ مہشوٗر کشمیٖرَس منٛز وازوان وازوانَس منٛز چھُ آسان کَبابہٕ رِستہٕ گۄشتاب دَنہِ پھوٚل تَبَکھ ماز گَنٛڈٕ تہٕ ژامَن چھِ آسان یِمَے یِمَے چیٖز چھِ آسان کشمیٖرَس منٛز کشمیٖرَس منٛز چھِ آسان یِمَے چیٖز مےٚ چھِ گژھان واریاہ خۄش ناٹہٕ واٹہٕ یِمَے چیٖز تَتھ منٛز آسان چھِ گَنٛڈٕ کۄکُر چھِ آسان تَبَکھ ماز چھِ آسان کَٹہٕ مازٕ یوٚہَے لۄکُٹ لۄکُٹ ماز آسان تَتھ منٛز تہٕ أکیٛاہ یہِ اَسہِ چھِ پٮ۪وان سُہ رَنُن وٕرِ پٮ۪ٹھ اَسہِ چھُ لَگان مَزٕ کۄکُر کھٮ۪نَس یِمَے چیٖز ویٖز کھٮ۪نَس واریاہ چیٖز چھِ أسۍ کھٮ۪وان تہٕ أکیٛاہ یہِ بیٚیہِ چھِ اَسہِ ییٚتہِ واریاہ واریاہ رسٹورَنٛٹ تور چھَس بہٕ گژھان یا بِریانی ہَٹ چھُ اَسہِ ییٚتہِ ماتامال چھِ ییٚتہِ رسٹورَنٛٹ اَسہِ تَتہِ تور چھَس بہٕ گژھان پَتہٕ چھِ أسۍ بِریانی کھٮ۪وان تَتھ سۭتۍ چھِ آسان اَسہِ کۄکُر تہِ تَتھ سۭتۍ چھِ آسان اَسہِ آنچار چھِ آسان بیٚیہِ چھِ آسان کیٛاہ وَنان اَتھ ژیٚٹِنۍ چھِ آسان سۄ تہِ چھِ أسۍ کھٮ۪وان تہٕ أکیٛاہ یہِ وازوانَس چھُ لَگان مَزٕ أکیٛاہ پَتہٕ چھِ آسان رَنُن وازوان رِستہٕ رِستہٕ رَنٕنۍ تِمَن کَرُن بغارٕ ترٛاوُن مَصالہٕ یوٚہَے کیٛاہ وَنان اَتھ گَنٛڈٕ پھوٚل ترٛاوُن یہِ دٔنۍ چھِ رَنان یہِ چھِ رَنان واریاہ چیٖز یہِ گَنٛڈٕ رِستہٕ گۄشتاب کَبابہٕ تَبَکھ ماز رُوانٛگَن ٲلوٕ یِم اَسہِ چھِ کشمیٖرَس منٛز چھِ واریاہ مہشوٗر کیٛاہ وازوان تہٕ أکیٛاہ یہِ وازوان چھِنہٕ یہِ گوٚژھ کھیوٚن منٛزٕ منٛزٕ یَتھ چھِ آسان واریاہ مَزٕ کشمیٖرَس منٛز مےٚ چھِ لَگان مَزٕ یِم کھٮ۪نَس وازوان چھَس بہٕ کھٮ۪وان یہِ أکیٛاہ یِتھَے پٲٹھۍ چھِ اَسہِ ییٚکیٛاہ پَگاہ سالٕے تَتہِ آسہِ یِمَے تَتہِ چھِ رَنان أسی وٕرِ پٮ۪ٹھ یہِ یہِ پَتہٕ چھِ گژھُن پَتہٕ چھِ کھیوٚن وازوان تَتھ چھُ لَگان مَزٕ کۄکُر چھُ رَنان گَنٛڈٕ چھِ رَنان ٲلوٕ چھِ رَنان لٲر چھِ رَنان اَلہٕ چھِ رَنان رُوانٛگَن چھِ رَنان أکیٛاہ یہِ زیادٕ مَزٕ چھُ لَگان رِستَس بیٚیہِ چھِ آسان کَباب گۄشتابہٕ دَنہِ پھوٚل تہٕ أکیٛاہ یہِ پَتہٕ چھِ رَنان سُے وٕرِ پٮ۪ٹھ تہٕ أکیٛاہ یہِ زیادٕ چھِ مےٚ گژھان گَنٛڈٕ زیادٕ چھِ مےٚ گژھان رُوانٛگَن تہٕ ژامَن خۄش یا رُوانٛگَن تہٕ کۄکُر پَتہٕ چھِ أسۍ رَنان ماز پَتہٕ دَگان پَتہٕ ترٛاوان تَتھ کیٛاہ وَنان اَتھ یہِ لۄکچہِ ٲلہٕ بٔڈٕ عٲلہٕ پھٔلۍ ترٛاوان پَتہٕ بَناوان اَتھو سۭتۍ یِم رِستہٕ بَناوان تہٕ تمہِ پَتہٕ چھِ تِم تَلان تٔلِتھ چھِ تِم مَکلاوان تہٕ تُلان چھِ تھوٚد اَنان چھِ رُوانٛگَن رَنان ترٛاوان چھِ تِم دِوان چھِ تِمَن اَصٕل پٲٹھۍ تٔلیُن تٔلیُن مَکلٲیِتھ دِتھ تہٕ أکیٛاہ تٛراوان چھُس دِوان ییٖتِس کالَس تِم اَصٕل پٲٹھۍ مِکٕس گژھن پَتہٕ چھِ أسۍ ترٛاوان تَتھ مصالہٕ چھِ ترٛاوان مصالہٕ چھِ ترٛاوان میٚتھ چھِس ترٛاوان یِمَے با گَںٛڈٕ رُوانٛگَن تہٕ أکیٛاہ یہِ بیٚیہِ أکیٛاہ یہِ ترٛاوان اَتھ بٔڑٕ ٲل لۄکچہِ ٲلہٕ کَہوٕ ٲلہٕ تہٕ أکیٛاہ یہِ پَتہٕ چھِ أسۍ رَنان پَتہٕ چھِ أسۍ کَران پَتہٕ چھِ أسۍ ترٛاوان سورُے مصالہٕ تَمہِ پَتہٕ چھِ أسۍ ترٛاوان أکیٛاہ یِم رِستہٕ منٛز پَتہٕ چھِس دِوان گَرٮ۪کھ وٮ۪کھ پَتہٕ چھِ واریاہ کال گژھان پَتہٕ چھِ والا والان سُہ أسۍ پَتھَر تہٕ أکیٛاہ یہِ پَتہٕ چھِ واتان ٹایم تہٕ رَنان چھِ أسۍ بَتہٕ وَتہٕ تہٕ پَتہٕ چھِ أسۍ کھٮ۪وان بَتہٕ تہِ زیادٕ خۄش چھِ مےٚ گژھان أکیٛاہ یہِ بہٕ زاننہٕ ماز واز کھیوٚن تیوٗتاہ کِہیٖنۍ بہٕ چھَس زیادٕ کھٮ۪وان یِہٕے ژامَن تہٕ رُوانٛگَن یا کۄکُر أکیٛاہ یہِ وٕنہِ اگر گژھو رسٹورَنٛٹَس پٮ۪ٹھ ییٚتہِ چھِ اَسہِ واریاہ مہشوٗر رسٹورَنٛٹ بِریانی ہَٹ چھُ ماتامال چھُ بیٚیہِ تہِ چھِ پیٖزا ہَٹ چھُ بیٚیہِ تہِ کیٛاہ تام کیٛاہ تام چھِ أسۍ واریاہ چیٖز ییٚتہِ أسۍ چھِ رَنان تِمَے توٗرۍ گژھان تہٕ پَتہٕ چھِ أسۍ رَنان یِم چیٖز مےٚ چھِ خۄش گژھان وازوان وازوانَس چھِ أسۍ رَنان اَصٕل پٲٹھۍ پَتہٕ چھِ بیٚہوان یِکوَٹَے پَتہٕ چھِ کھٮ۪وان رِستہٕ رَنان گۄشتاب رَنان کَباب رَنان بیٚیہِ رَنان أکیٛاہ یہِ کیٛاہ وَنان کۄکُر رَنان گَنٛڈٕ رَنان منٛزٕ رَنان ہاکھ تہٕ تَتھ تہِ چھِ لَگان مَزٕ وازٕ ہاکَس وازٕ ہاکھ چھُکھ واریاہ مہشوٗر ییٚتہِ کشمیٖرَس منٛز أسۍ چھِ کشمیٖرٕکۍ کیٛازِکہِ اَسہِ گوٚژھ آسُن ناٹہ پھوٚل منٛزٕ منٛزٕ کٲشرٮ۪ن مےٚ چھِ خۄش گژھان یِم چیٖز چھِ أسۍ رَنان بَتہٕ پَتہٕ چھِ أسۍ کھٮ۪وان بیٚہوان چھِ أسۍ یِکوَٹَے سٲری پَتہٕ چھِ أسۍ کھٮ۪وان یِم چیٖز گۄشتاب چھِ کھٮ۪وان رِستہٕ أڑۍ چھِ تُلان گَرٕ تہِ أڑۍ چھِ کھٮ۪وان تَتہِ تہِ چھِ أسۍ رَنان یِم چیٖز رِستہٕ وِستہٕ گۄشتاب کَبابہٕ دَنہِ پھوٚل بیٛاکھ چیٖز باقٕے باقٕے چیٖز چھِ اِتھَے پٲٹھۍ رَنان رِستَس چھُ لَگان مَزٕ کھٮ۪نَس توٚتُے توٚتُے وُنہِ اگر سُہ گژھِ تہٕ یہِ کیٛاہ وَنان منٛزٕ چھِ سُہ گژھان تُرُن تہِ یِم چیٖز پَتہٕ چھِ پٮ۪وان بیٚیہِ وٕشناوٕنۍ پَتہٕ چھِ پَتہٕ چھِ پٮ۪وان وَںدَس منٛز چھِ زیادٕ روزان سیُن اَز چھِ روزان تِتھ پٲٹھۍ کِہیٖنۍ کیٛازِکہِ اَز چھُ گرم تہٕ یٔمِس وۄنۍ فِرٛج آسہِ تٔمِس چھِ روزان یٔمِس نہٕ آسہِ تٔمِس چھِنہٕ روزان کِہیٗںی تٔمِس چھُ گژھان خراب سُہ سیُن زیادٕ چھِ زیادٕ حفاظت چھِ پٮ۪وان اَتھ سِنِس کَرٕنۍ کیٛازِکہِ اَتھ چھِ آسان واریاہ لاگَتھ لٔجمٕژ اَتھ چھِ آسان تیٖل چھُ آسان لوٚگمُت گیسَس پٮ۪ٹھ چھِ رَنان یا ؤرِ پٮ۪ٹھ چھِ رَنان وازوان چھِ زیادٕ لَگان مَزٕ وٕرِ پٮ۪ٹھٕے زیُن زِنِس پٮ۪ٹھ رَنںَس کیٛازِکہِ تَتھ چھِ آسان واریاہ مَزٕ یوٗتاہ تیوٗتاہ چھُنہٕ ہُتھَن آسان یُس گیسَس ویسَس پٮ۪ٹھ چھِ رَنان کِہیٖنۍ زیادٕ مَزٕ چھُ لَگان أتھۍ

تہٕ أکیٛاہ یہِ کیٛاہ وَنان اَتھ یِمَے چیٖز چھِ آسان وازوانَس منٛز گۄشتاب رِستہٕ کَبابہٕ نا دَنہِ پھوٚل کیٛاہ تام یِمَے چیٖز تہٕ أکیٛاہ یِم زیادٕ مَزٕ چھُ لَگان یُتھُے سالَس پٮ۪ٹھ چھِ گژھان پَتہٕ ییٚلہِ تَتہِ آب واب چھِ دِوان پَتہٕ چھِ اَنان بَتہٕ پَتہٕ چھِ أسۍ کھٮ۪وان تَتہِ سُہ رِستہٕ وِستہٕ بیٚیہِ ترٛامہِ پٮ۪ٹھ لَگان مَزٕ تِم چیٖز آسان خۄش گژھان اِنسانَس یہِ وازوان وازوان یِمَے کَباب کھیٚنۍ گۄشتاب رِستہٕ دَنہِ پھوٚل کَٹہٕ ماز آسان یا چھِ آسان گُپَن ماز تہِ زیادٕ مَزٕ چھُ گژھان کَٹہٕ مازَس کیٛازِکہِ سُہ چھِنہٕ آسان لوو گُپَن ماز چھِ زیادٕ آسان گُپَن مازَس چھُنہٕ تیُتھ مَزٕ گژھان یوٗتاہ چھِ گژھان کَٹہٕ مازَس تہٕ پَتہٕ چھِ آسان یِمَے چیٖز کھٮ۪وان چھِ تِتھَے پٲٹھۍ زندگی گُزاران پَتہٕ کھٮ۪وان یِم چیٖز ویٖز بَتہٕ وَتہٕ یا زیادٕ چھِ کشمیٖرَس منٛز بَتَے یوت أسۍ کھٮ۪وان بیٚیہِ کھٮ۪وان یوٚہَے ناٹہِ پھوٚلا واٹہِ پھوٚلا یہِ گوٚژھ آسُن اَسہِ کٲشرٮ۪ن زیادٕ چھِ أسۍ یِہٕے کھٮ۪وان یِہٕے مَزٕ یَتھ آسہِ گَنٛڈٕ رُوانٛگَن ٲلوٕ مُجہِ لٲر گۄگجہِ ہاکھ کیٛاہ تام یِمَے چیٖز